بہٕ چھَس یَژھان پَننِس اُستادَس گِفٹ دیُن تِکیازِ صُبحَن چھِ وۄستادَن ہُنٛد دۄہ کہ مےٚ چھِ اَکھ کارڈ پنٛنیو اَتھٕ بَنومُت تِکیازِ بہٕ چھَس سُہ چیٖز واریاہ زیادٕ پَسٛد کَران یُس بہٕ پَنٛنیو اَتھو سۭتۍ بَناو سُہ چھُ آسان واریاہ اَصٕل تہِ بَنٛیومُت